ہاں ہٮ۪لو اَسَلام علیکُم آ ٹھیٖک اَصٕل پٲٹھۍ تۄہہِ چھُو ٹھیٖک تُہۍ چھُو یہِ تِلہٕ چھُو تُہۍ لاگان آ تُہۍ چھُوا تِلہٕ لاگان کۭتِس چھُ گَژھان اَکھ یہِ پیچ آ پھٮ۪رنس سُہ ہَے چھُ وارِیاہ زیادٕ دروٚ گ گَژھان ساسس رۄپیس اَکھ پیچ اِس لیے یوٗتاہ چھُنَہ مگر زیادٕ گَژھان تویتہِ کَم گژھٮ۪س نا کِہیٖنۍ تۄہہِ چھُوا گَرِ یہِ لاگان تُہۍ چھُوا گَرِ یہِ لاگان اَچھا اَچھا تۄہہِ مۄخثر مےٚ چھِ لاگٕنۍ دۄن ترٛٮ۪ن پھٮ۪رنن تمہِ حِساب گٔژھِو نا تُہۍ تمی حِساب یہِ یہِ وَنُن قۭمت تۄہہِ کوٗتاہ چھُو وَنان وۄنۍ مۄخثر ترٛےٚ ساس تیوٗتاہ چھُ گَژھان ہے زیادٕ مےٚ چھُنَہ ترٛےٚ اَنٕنۍ ہُتھ پٲٹھۍ ییٖیو تُہۍ اَکھ یہِ خٔری دار سُہ ہے اَکُے مےٚ چھُ یِتھ پٲٹھۍ ترٛےٚ نِنۍ بہٕ چھَسو وَنان سَتھ ہَتھ کٔرِو تہِ چھُو ٹھیٖک

سَتھ ہتھ چھُو آ آ نَہ ابھی نہیں نَہ تُہۍ سَتھ ہتھ چھُو ٹھیٖک تۄہہِ چھُوا ٲٹھ شتھ وَنان ٲٹھ تیٚلہِ کوٗتاہ گوٚو سُہ ترین پھٮ۪رنن ٲٹھ ٲٹھ گٔے شُراہ تہٕ ٲٹھ گٔے ژۄوُہ شتھ تیٚلہِ یِیِو تُہۍ چھُوا گَری تیٚلہِ یِما بہٕ تیٚلہِ یِمہٕ بہٕ اَپٲری وۄنۍ تہٕ پتہٕ ہاوو نا بہٕ تۄہہِ کپرٕے کیُتھ چھُ تَمے حِساب ؤنِو تۄہہِ تویتہِ اَتہِ کٔرِو پانؤنۍ مشور ٹھیٖک چھا تُہۍ تُہۍ پرٛٲرۍزیو مےٚ گَری تہٕ بہٕ یِمہٕ اوٗرۍ ٹھیٖک چھا اَدٕ حظ اَدٕ حظ